اَسَلامُ علیکُم اَسہِ حظ کَرے پٔتمہِ پھِرِ تٕہٕنٛدۍ ریسٹورنٛٹ پیٚٹھ بِریانی آرڈَر اَسہِ حظ لٔج واریاہ اَصٕل اَسہِ حظ چھِ آز بیٚیہِ آرڈَر کَرٕنۍ شُکریہ